رٔٹوٗلٕز چھِ واریاہ قٕسٕم یِم سٔٹٕن ہارن گرُپَس منٛز چھِ دِوان اَسہِ مَدَد بہٕ چھُس یُتُے یوت وَنان مین چیٖز اَسہِ پَزَن نہٕ یِم کَرٕنۍ کینٛہہ ایٚجوکیشنَس منٛز کَرٕنۍ ڈِسکرٛمنیشَن فرق کَرٕنۍ زَنہِ موہنوِس منٛز ایٮ۪جوکیشَن سٮ۪کس اٮ۪جوکیشَن یہِ چھِ اَسہِ کَرٕنۍ پرٛموٹ یہِ چھِ مین چیٖز اَکھ مین وجہ سون ماحول چھُ گژھان وٕنۍکٮ۪س پَتھ تِکیٛازِ أسۍ چھِ أسۍ چھِ اَتھ منٛز کَران پرٛابلِم لوٗکَن